بایِک ہَسا چھِ اَکھ اَصٕل چیٖز اَسہِ حظ آسہِ کُنہِ ساتہٕ آسان کٲم کانٛہہ کُنہِ جایہِ گژھُن أسۍ حظ اَتھ بایِکہِ کھَسان أسۍ حظ اَدٕ جلدی واتان اگر ہَسا أسۍ پَیدٔلۍ نیرو اَسہِ ہَسا لَگہِ واریاہ ٹایِم تور تانۍ اگر اَسہِ اوٚڑ گٲنٛٹہٕ لَگہِ پَیدٔلۍ تہِ اگر أسۍ بایِکہِ پٮ۪ٹھ چھِ گژھان أسۍ حظ لَگَن توٚتانۍ دَہَے مِنَٹ یا پنٛژَے مِنَٹ ییٚلہِ حظ کانٛہہ بایِک چھِ چَلاوان اَصٕل تٔمِس حظ چھِ سٲری یِم لوٗکھ وَنان یہِ چھِ چَلاوان بایِک اَصٕل یہِ چھِ اَصٕل ڈرٛیوَر یہِ چھِ پَکان وارٕ وارٕ أسۍ تہِ چَلاوَو اَمہِ آیہِ أسۍ تہِ اَنو بایِک اگر حظ کانٛہہ تیز چھِ چَلاوان تٔمِس حظ چھِ گژھان واریاہ ایٚکسِڈٮ۪نٛٹ گژھنٕکۍ خطرٕ یا بدل چیٖز یا ایٚکسِڈٮ۪نٛٹ کٲنٛسہِ حظ ترٛایہِ ٹاس واس تٔمِس تہِ حظ نۄقصان بیٚیہِ حظ پانَس تہِ اگر حظ لوٚگ ووٚگ کُنہِ ییٚمہِ آیہِ وٕچھ حظ وارٕ وارٕ چھِ آسان چَلاوُن تٔمِس حظ چھِ وَنان سٲلِم یہِ چھِ اَصٕل ڈرٛیوَر یہِ چھِ اَصٕل پٲٹھۍ چَلاوان أمِس چھِ دٮ۪ماغ کوٗل تہٕ أسۍ تہِ چَلاوَو اَمہِ آیہِ أسۍ تہِ اَنو بایِک بیٚیہِ ہَسا چھِ یہِ یِم اگر حظ أسۍ ناردٲرٕن اِنڈیا ہَس سایڈٕ وٕچھو اَپٲرۍ حظ چھِ موٹینٕے یٲتۍ اَپٲرۍ حظ چھِ سڑکہٕ اَصٕل اورٕ یورٕ سَڑکہٕ مطلب ہِلی سڑکہٕ اَپٲرۍ حظ چھِ پہاڑ اگر أسۍ ایٖسٹٔرٕن سایڈٕ وٕچھو اَپٲرۍ تہِ ہَسا چھِ پہاڑ اگر أسۍ ساودٲرٕن سایڈٕ وٕچھو تَپٲرۍ ہَسا چھِ پٕلین اَسہِ ہَسا چھِ یہِ سٲلِم تَران فِکرِ بایِکِنٛگ سۭتۍ ییٚلہِ أسۍ بایِکِنٛگ چھِ کَران أسۍ حظ چھِ کھَسان بایِکہِ پَتہٕ حظ چھِ أسۍ نیران چَکرَس أسۍ حظ چھِ وٕچھان مطلب ناردٲرٕن اِنڈیا سایڈٕ حظ چھِ پہاڑ واریاہ پہاڑ حظ ہِمالیاہَس منٛز حظ چھِ پہاڑ کشمیٖرَس منٛز چھِ پہاڑ اَمے آیہِ أسۍ چھِ پہاڑ وٕچھان اَپٲرۍ أسۍ حظ چھِ بایِکہِ پٮ۪ٹھ گژھان اور کَران أسۍ ٹرٛیٚوٕل أسۍ حظ چھِ وٕچھان اَپٲری یِم یہِ یہِ پہاڑ اگر أسۍ یَپٲرۍ وٕچھو ساودٲرٕن اِنڈیا ہَس منٛز اَپٲرۍ حظ چھِ پٕلین أسۍ ہَسا چھِ بایکہِ پٮ۪ٹھ گژھان اور اَپٲرۍ حظ چھِ پٕلین ہَرکُنہِ جایہِ أسۍ حظ چھِ بایِکہِ پٮ۪ٹھ گژھان أسۍ حظ چھِ کَران چَکرَس أسۍ حظ چھِ وٕچھان پٕلین اِسلیے اگر أسۍ ناردٲرٕن اِنڈیا ہَس کُن نظر ترٛاوَو اَپٲرۍ حظ چھِ أسۍ وٕچھان واریاہ ہِلی ایریاز اَپٲرۍ حظ چھِ پَہاڑٕے یٲتۍ اَپٲرۍ حظ چھِ واریاہ خوٗبصوٗرت پہاڑ واریاہ اَصٕل پہاڑ حظ یِمَن حظ پٮ۪ٹھ واریاہ اَصٕل اَصٕل جایہِ تہِ چھِ پارکہٕ تہِ حظ چھِ اَپٲرۍ أسۍ حظ چھِ یِم سٲلِم چیٖز تَران فِکرِ بایِکِنٛگ خٲطرٕ ییٚلہِ حظ بایِکہِ حظ کَرو أسۍ کانٛہہ اِنسان حظ چھُ اَصٕل پٲٹھۍ بایِک چَلاوان أمِس حظ چھِ سٲلِم لوٗکھ وَنان یہِ ہَسا چھِ چَلاوان اَصٕل بایِک یہِ ہَسا چھِ وارٕ وارٕ پَکان أسۍ تہِ ہَسا چَلاوَو أمۍ سٕنٛدی پٲٹھۍ بایِک ییٚلہِ ہَسا کانٛہہ ہَسا چھِ تیز چَلاوان بایِک یہِ سٲلِم حظ چھِ وَنان یہِ چھِنہٕ اَصٕل ڈرٛیوَر کِہیٖنۍ یہِ ترٛایہِ ٹاس کٲنٛسہِ بیٚیہِ حظ چھِ آسان تٔمِس واریاہ چانسٕز ایٚکسِڈٮ۪نٛٹ گژھنٕکۍ سُہ حظ ہیٚکہِ باقٕیَن تہِ ٹاس ترٛٲوِتھ بیٚکِس ڈرٛیوَرس یُس حظ وارٕ وارٕ آسہِ پَکان تٔمِس تہِ حظ ہیٚکہِ سُہ نۄقصان کٔرِتھ تٔمِس تہِ حظ ہیٚکہِ سُہ ٹاس ترٛٲوِتھ یُس حظ وارٕ وارٕ چھِ آسان پَکان تٔمِس أڑۍ چھِ آسان أڑۍ چھِ چاںٕس آسان کِہیٖنۍ ایٚکسِڈٮ۪نٛٹ گژھنُک اگر حظ تٔمِس دَب تہِ لَگہِ تٔمِس حظ چھِنہٕ لَگنُک خطرٕ آسان کِہیٖنۍ یا نۄقصان کِہیٖنۍ ییٚلہِ حظ أسۍ بایِکِنٛگ چھِ کَران أسۍ حظ چھِ ترٛاوان ناردٲرٕن اِنڈیا ہَس کُن نظر یَپٲرۍ حظ چھِ ہِلی ایریاز بٔڈ بٔڈ موٹینٕز چھِ ہِماچَلَس منٛز کَشمیٖرَس منٛز حظ چھِ اَسہِ حظ چھِ سٲلِم تَران فِکرِ یہِ بایِکِنٛگ کَرنہٕ سۭتۍ ییٚلہِ حظ أسۍ بایِکِنٛگ کَرو تیٚلہِ حظ چھِ أسۍ یِم چیٖز وٕچھان اگر نہٕ حظ بایِکِنٛگ کَرو کِہیٖنۍ تیٚلہِ نہ حظ ہیٚکو نہٕ أسۍ یِم چیٖز وُچھِتھ کِہیٖنۍ اگر أسۍ بیٚیہِ کُنہِ جایہِ آسہِ کٲم یا دوٗر آسہِ کُنہِ جایہِ کٲم أسۍ ہَسا کھسو بایِکہِ تہٕ گژھٕ ہوس حظ ژٕ کٲم کَرنہِ اگر أسۍ پَیدٔلۍ نیرو اَسہِ حظ لٔگۍ واریاہ ٹایِم بایِکہِ پٮ۪ٹھ حظ لَگہِ اَسہِ بیٚیہِ واریاہ کَم ٹایِم بیٚیہِ حظ گژھِ بایِک چَلاوٕنۍ وارٕ وارٕ وارٕ وارٕ حظ چھِ اَصٕل پٲٹھۍ یِوان نَفر چَلاونہٕ تیزَس منٛز حظ چھِ اَکہِ ایٚکسِڈٮ۪نٛٹ تہِ گٔژھِتھ بیٚیہِ حظ ترٛاوَو أسۍ ناردٲرٕن اِنڈِیا ہَس کُن نظر اَپٲرۍ حظ چھِ موٹین یِم موٹینٕز ہَسا چھِ ہیٚکان أسۍ بایِکہِ سۭتۍ وُچھِتھ سٲلِم بیٚیہِ نہ حظ کُنی سۭتۍ باقٕے نہ حظ ہیٚکو نہٕ أسۍ کُنی سۭتۍ وُچھتٕے یِم بایِکہِ بغٲر